کینٛہہ ٹریڑشنل سٕپوٹس گیمٕز یِم سٲنس ایریا ہس منٛز چھِ فار ایٚکزامپٕل یِم سٲنۍ گُجٕر بٲے چھِ تِم چھِ گِندان ڑانڑی ڑانڑی چھِ تِم گِندان گولس پٮ۪ٹھ یا کَبڑی چھِ یوان گِندنہٕ یا دَبدَبان چھِ یوان گِندنہٕ تہٕ خاص کر یُس ڑانڑی چھُ سُہ ہیٚکو أسۍ ٹیورِسٹن سَجَسٹ کٔرِتھ کیازِ تتھ چھُ اکھ الگ لُطف اندوز اندازس منٛز مَزٕ یوان وٕچھنہ